ٲں دہہِ پٮ۪ٹھ دَہَن لَچھَن تام چھِ یِم پانٛژھ نَمبَر دَہ ساس چھِ ٲں پانٛژھ لچھ چھِ شےٚ لَچھ چھِ شیٚے لَچھ ٲں تٕرٛہ ساس چھِ ٲٹھ لَچھ دَہ ساس چھِ ٲں نَو لَچھ چھِ